ہیلو السلام علیکُم وعلیکُم السلام تُہۍ چھِو حظ ماجِد وازٕ ییٚس پٮ۪ٹھ چھُوا تُہۍ اَسہِ حظ اوس نَیہِ رٮ۪تہِ دۄہ پٲنٛژمہِ اوس اَسہِ خانٛدر کورِ تہٕ تۄہہِ اَہَن حظ تُہۍ چھُوا تَمہِ دۄہ یَلَے نَیہِ رٮ۪تہٕ پٲنٛژمہِ اوس اَسہِ خانٛدر کورِ حظ اَہَن حظ مےٚ ؤنۍتو ہُہ کوٗتاہ ماز واز لَگہِ اَہَن حظ اَسہِ حظ چھُ اَہَن حظ اَسہِ حظ چھُ یِتھ پٲٹھۍ نَمَتھ ترٛامہِ گژھن اَسہِ یِم یَپٲرۍ ہمساے وَمساے بیٚیہِ یِم رِشتہٕ دار تہِ تہٕ ہُہ مہرا مہراز ترٛامہِ گژھن حظ تٕرٛہ ہَے

ٹھیٖک حظ اَہَن حظ اَدٕ کیٛاہ اَہَن حظ سُہ گوٚژھ آسُن کیٚنٛہہ نہٕ حظ پَرواے کۄکر وۄکر کۭتیاہ حظ ٹھیٖک حظ اَہَن حظ آ سُہ تُہۍ ییٖزیو اہن حظ نہ تِم أنۍتو تُہۍ پانَے تِم أنۍوُس پانَے تُہۍ اَسہِ کَپٲرۍ اَنو وۄنۍ اَہَن حظ بیٚیہِ ؤنۍتو مےٚ تُہۍ کوٗتاہ حظ ہیٚیِو اَہَن حظ فِرسال تہِ چھُ ٹھیٖک کَم حظ گژھِ نہٕ کیٚنٛہہ تُلِو حظ ٹھیٖک وۄنۍ چھُو تۄہہِ ؤنۍتھٕے تہٕ وۄنۍ بیٚیِس تھٲیِو سَے تُلِو حظ تُلِو شُکریہ السلامُ علیکُم